ہیٚلٕتھ کیر چھ سانہِ زندگی مَنٛز سٮ۪ٹھاہ ضُروٗری مگر ییٚتہِ چھِنہٕ تیٖژ ایٚڈونٹیجہ کیٚنٛہہ یتھ کٔشیٖرِ مَنٛز چھِ ہیٚلٕتھ سیٚنٹر مگر ٲں ییٚتہِ چھِ ہیٚڈوٕنۍ ایٚس ایٚم ایٚچ ایٚس ہاسپٹل چھُ تتہِ تہِ چھُ گَژھان علاج تتہِ تہِ چھِ مگر تتہِ تہِ گٔژھۍ آسٕنۍ واریاہ کیٚنٛہہ یہِ نا اَمہِ خٲطرٕ بیٚمارَن خٲطرٕ واریاہ کیٚنٛہہ اِنتِظامات تہِ چھُنہٕ تتہِ کیٚنٛہہ ٲں زیادٕ مگر گَژھان چھُ علاج چھُ توتہِ تَتہِ تہِ گَژھان گوٚژھ مَحلہٕ پَتہٕ مَحلہٕ آسُن یہِ ہیٚلتھ سیٚنٹرہ یتھ مَنٛز یِم ونکیٚس چھِ زیادٕ عام بیٚمار آسان کیٛازِ اَڑیٚن چھُ ٲں شُگر اَڑیٚن چھُ کیٚتھانۍ اَڑیٚن چھِ آسان لِوَر پرٛا اَڑیٚن اسلیے چھِ مُشکِلات واریاہ وۄنۍ چھُ سوٚوُر سُہ چھُ پرٛون ہاسپِٹَل تتھ چھُنہٕ وَنُن کیٚنٛہہ سُہ چھُ شیخ عبدُ اللہ نہٕ وَقتُک سُہ چھُ تٔمۍ بَنوومُت تَمہِ ساتہٕ مگر سُہ چھُ پرٛون تتہِ چھُ گَژھان علاج تتہِ چھِ یِمَن پیشَنٹَن گَژھان علاج یِم ٲں یِم سی اے پیشنٛٹ چھِ تِمَن چھُ تتیٚے زیادٕ علاج گَژھان تمنٕے تتہِ باقیَن چھُنہٕ تیٛتھ علاج توتہِ کیٚنٛہہ ییٚتہ چھُ جے وی سی چھُ ییٚتہ تتہِ تہِ چھُ گَژھان علاج مگر گوٚژھ آسُن بوٚڑ بارٕ ہاسپٹل اَتہِ تہِ ییٚتہِ اوس سریٖنَگرَس منٛز نذدیٖکٕے اوس یَپٲرۍ تہٕ یہِ گوٚژھ آسُن اَتہِ گٔژھۍ آسٕنۍ ڈاکٹر گٔژھۍ آسٕنۍ واریاہ أتی چھِ اَتہِ ایٚمرجیٚنسی چھِ اکیٛاہ اَتہِ آسان شامَن چھِ پیٚوان ایٚمرجیٚنسی تتہِ چھِ آسان ڈاکٹر زٕ ایٚولیبٕل تہٕ نَتہٕ گٔژھۍ آسٕنۍ ڈاکٹر ٲٹھ دٔہ ایٚولیبٕل تتہِ وُنکیٚس ٲں کیٛازِ یِتھے کٔنی چھِ ایٚس ایٚم ایٚچ ایٚسَس تتہِ تہِ چھِ آسان شامَن بھیٖڑ پَتہٕ ایٚمرجیٚنسی یَن مَنٛز تتہِ چھِنہٕ آسان تۭتۍ ڈاکٹر کِہیٖنۍ مگر یَتھ سٲنِس جے وی سی یَس مَنٛز چھِنہٕ أسۍ اتہِ چھِ زیادٔے پرٛابلم اَتہِ چھِ شامَن آسان زٕ ڈاکٹر کُل اَتہِ چھِنہٕ ہیٚکان پیشَنٹَن وٲتۍ تھٕے پٮ۪ٹھہِ چھِ یِوان کیسِز تہِ تِتھی ٲں گَرَا چھِ یِوان ایٚکسِڈیٚنٛٹ پیشنٛٹ چھِ یِوان باقٕے چھِ یِوان باقٕے چھِ پیٚوان أتی أتی چھِ آسان اسلیے گٔژ یِمَن جاین آسٕنۍ فیسلٹی واریاہ تہٕ ٲں یہِ اگر مَحلہٕ پَتہٕ مَحلہ آسہِ ہا یہِ ہیٚلٕتھ سیٚنٹر یہِ گیٚیو واریاہ اصٕل گَژھہٕ ہَن اِنسان وۄنۍ پیٚے پرٛایویٹ فقط پرٛایویٹ کلٕنک پرٛایویٹ تمنٕے پٮ۪ٹھ دورُن دَوُن گَژھان ٲں أڑۍ چھِ وۄنۍ تِم یِمَن مَنٛز چھِ تۭژاہ یہِ تِم ہیٚکان چھِ پرٛایویٹَن مَنٛز گٔژھِتھ تہٕ باقٕے چھِ غریٖب غُربات یِم کیٛاہ ہیٚکَن پرٛایویٹَن مَنٛز گٔژھِتھ یِمن گوٚژھ آسُن یمنٕے گورمیٚنٛٹ ٲں ہاسپٹلنٕے مَنٛز انتظام آسٕنۍ ڈاکٹر ڈاکٹرَن ہنٛز تہِ چھِ کمی نَتہٕ چھِ ڈاکٹر سیٖٹہٕ چھیٚکھ خٲلی اَسامہِ چھِ خٲلی لاگان چھِکھ نہٕ کیٚنٛہہ مگر ڈاکٹر گٔژھۍ آسٕنۍ واریاہ یا اَتی ہیٚکہٕ ییٚتِس سَہ یِم ہیٚلتھَس گٔژھِتھ صحتَس متعلق یہِ واتہٕ ہَن یِمَن کَرٕہَن کَم ڈاکٹر آسہٕ ہان واریاہ أتی گَژھہِ ہا انتظام تہِ کیٚنٛہہ دوا چھُ یہِ چھُ ڈُبلِکیٹ آسان یہِ چھُنہٕ گَژھان اَمہِ سۭتۍ علاج پورٕ بوتٕلۍ کھیٚمو دوا سُہ تہِ چھُنہٕ آسان سُہ چھُ آسان ڈُبلِکیٹ دوا سُہ چھُنہٕ اِنسانَس یہِ کِہیٖنۍ